بِالکُل یِم زَن اَتھ منٛز چھِ فیس بُک تہٕ ٹُوِٹَر ٹُوِٹَر کوٚر مےٚ رِیسنٛٹلی اَتھ گوٚو کَمٕے کینٛہہ دۄہٕے مےٚ اِنَسٹال کٔرمٕتِس تہٕ وۄنۍ گوٚو فیس بُک اوسُس بہٕ برونٛٹھ چَلاوان وۄنۍ چھُس نہٕ بہٕ فیس بُک چَلاوان

آ وۄنۍ ٲسۍ دٔچھِنۍ کھوٚوٕرۍ پَنٕنۍ یِہے خَبرا اَترا ٲسۍ آسان تہٕ مَگر زیادٕ نہٕ زیادٕ نہٕ کینٛہہ بہٕ اوسُس یُہے پوسٹہٕ میون اوس آسان یِی کُنہِ ساتہِ آسہِ ہا کینٛہہ سَماجی وَماجی ٍقصہٕ کانٛہہ تَتھ پٮ۪ٹھ ہیٚکہٕ ہا کُنہِ ساتہِ پوسٹہٕ ووسٹہٕ کھٲلِتھ یاں یَتھ گیمَن ویمَن پٮ۪ٹھ کِرکَٹَس وِرکَٹَس پٮ۪ٹھ أتھۍ پٮ۪ٹھ تہٕ باقٕے نہِ کِہیٖنۍ تہِ زیادٕ باسیٚو نہٕ مےٚ یہٕ ٹھیٖک زیادٕ باسیٚو نہٕ مےٚ یہِ ٹھیٖک کینٛہہ اَتھ پٮ۪ٹھ چھِ گَژھان تِم تہِ چیٖز یِم نہٕ اِنسان سٕنٛدۍ خٲطرِ ٹِھیٖک چھِ آسان کِہیٖنۍ تِم کھرے مےٚ اور تِم تہِ چھِ آسان چیٖز یِم اِنسانَس سٕنٛدۍ خٲطرٕ ضروٗری اَصٕل چھِ مَگَر تِمو بَگٲر تہِ ہیٚکہِ اِنسان زِندگی گُزٲرِتھ یا زٲنِتھ